السلام علیکُم وعلیکُم السلام اِقبال صٲب چھُو حظ ٹھیٖک آ الحمدُ اللہ ٹھیٖک حظ چھِ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ آ شُکُر رۄبَس کُن اِقبال صٲب اَسہِ حظ وَنیوٕ تۄہہِ اوترٕ نہ اَسہِ چھِنہ حظ یہِ خانٛدَر وۄنۍ آ اَسہِ حظ وَنیایوٕ تۄہہِ اوترٕ اَسہِ چھِ یہِ وٮ۪ڈِنٛگ پٕلینَر ضٔروٗرت نہ یُس اَسہِ تھوڑا یہِ پٕلان وٕلان دی ہہ ییٚمیُک ٹٮ۪نٹُک وٮ۪نٹُک بیٚیہِ وازٕ اوس کَرُن وازٕ کُس اَنہاو تہٕ بیٚیہِ یِمَے بانَن وانَن ہُنٛد تُہۍ چھُو حظ یہِ سورٕے کیٚنہہ کران پانٕے اٮ۪رینٛج کِنہٕ بانہٕ وانہٕ چھُو نہٕ تُہۍ تھاوان کیٚنہہ اچھا ٹھیٖک یہِ ٹٮ۪نٛٹ وٮ۪نٛٹ تہِ کٔرِوا تُہۍ پانَے تۄہہِ چھو حظ پَے یہِ یہِ ٹٮ۪نٛٹ حظ گژھِ آسُن مگر واریاہ اَصٕل تِکیٛازِ یہِ تۄہہِ چھو پَیی وٕنۍکٮ۪ن چھِنہٕ حظ آسان سَنان زیادٕ لُکھ تَتھ گژھِ آسُن ڈِزایِن وِزایِن أندٕرۍ نہ اَکھ گٔے ٹٮ۪نٹٕکۍ یِم پردٕ چھِ پٕلَس گژھن تَتھ آسٕنۍ پٮ۪ٹھٕ یِم پرٕدٕ چھِنہٕ حظ یِوان تِمَن گژھِ تھوڑا آسُن وایِٹ تہٕ پِنٛک ہیوٗ کَلَر تہٕ تِم کَلَر چھِ اَسہِ لگاوٕنۍ تہٕ بیٚیہِ یِہوٚے وَنیومو یہِ کیٛاہ چھِ وَنان یَتھ یِم دیگہٕ ویگہٕ چھوا تۄہہِ بَجہِ بَجہِ دیگہٕ یِم باقٕے یِم ترٛامہِ وامہِ تِم أنِو تُہۍ پانَے چھِنہ دَسترخوان وَستَرخوان تہِ أنۍوا تُہۍ اوٚرٕکی اچھا ٹھیٖک یہِ چِیَر وِیَر مَہرنہِ خٲطرٕ مہرازَس خٲطرٕ تِم تُہۍ ترٛٲیوا تِمَن ہٕنٛدۍ فوٹوٗ پتہٕ وَٹسیپَس پٮ۪ٹھ تیٚلہِ وَنو بہٕ تۄہہِ کۄس کۄس چھِ بیٚیہِ چھِ بناوُن سُہ بٮ۪ڈ ہیوٗ چھُ بناوُن چِیَر اگر نہٕ زیادٕ آسَن نہ ٹھیٖک چھُ ٹھیٖک اور مہٕ حظ ہٮ۪کو وۄنۍ آز یِتھ وۄنۍ روٗد نہٕ حظ کَمٕے دۄہ أسۍ چھِ آز آوٕریر نہ صحیح آسان وۄنۍ روٗد کٔمٕے دۄہ خانٛدرَس تہِ تہِ وۄنۍ اگر تُہۍ کٔرِو نہ کٲم وٹسیپَس پٮ۪ٹھ ہٲیِو فوٹوٕے نا بہٕ ہا وَ بہٕ وٕچھِ ہا بٮ۪ڈ کیُتھ ہیوٗ بناوُن چھُ تہٕ پٔتۍ کِنۍ کُس پَردٕ وَردٕ لاگو تَتھ ڈِزایِن کیُتھ بَنہِ ہہ تَتھ تہٕ اگر تۄہہِ کانٛہہ چھُو یا فوٹوٗ کُنہِ جایہِ چھُو نا بنوومُت تۄہہِ ٹٮ۪نٛٹہٕ وٮ۪نٛٹہٕ تَمیُک اگر فوٹوٗوٕے ترٛٲیہوٗ نہ ییٚمہِ ساے بانُک واے بانُک اَوا تُہۍ اگر تَمیُک فوٹوٗ ترٛٲیہوٗ ٹھیٖک حظ چھُ تُہۍ کٔرۍزیو وٹسیپَس پٮ۪ٹھ سٮ۪نٛڈ سُہ مگر یہِ تھٲیزیو تُہۍ خیال نہ بٮ۪ڈٕے چھِ اَسہِ بناوُن مگر اَصٕل بوٚڑ بٮ۪ڈ چھُ اَسہِ بناوُن مہرنہِ خٲطرٕ تہٕ ییٚلہِ بیٚیہِ مہراز یی تٔمِس خٲطرٕ تہِ البتہ شیٖٹ ویٖٹ چھِ پَتہٕ تَتھ بدلاوٕنۍ تھوڑا ٹھیٖک ٹھیٖک تہٕ باقٕے چھُ باقٕے یُس چھُ یہِ چھُو تۄہہِ وَنان یہِ کٔرِو تُہۍ پانَے اٮ۪رینٛج نا وازٕ سُنٛد بیٚیہِ یہِ ہُم یِم بانہٕ وانہٕ لَگن تہِ أنِو پَتہٕ تُہۍ پانَے سورٕے سُہ چھو تۄہہِ پَیی تَتھ چھُنہٕ وَننٕچ ضُروٗرت کیٚنہہ چھُنہٕ حظ آ لایٹَن وایٹَن ہُند یہِ وٕچھُو تُہۍ کُس کَلَر تِم یَلو ہِش چھَنہٕ آسان تھوڑا بیٚیہِ ڈٮ۪کُریشَن تہِ تہٕ بیٚیہِ وۄنۍ گٔیے مےٚ آ آ ڈٮ۪کُریشَن بِلکُل آ أنٛدرٕ چھُ لاگُن ضٔروٗری اگر نہٕ نٮ۪برٕ تیوٗت آسہِ تہِ أندرٕ چھُ لاگُن ضٔروٗری بیٚیہِ چھِ فین فین تہِ چھِ تَتہِ لاگٕنۍ فین زٕ ترٛےٚ تہِ آ مکانَس تہِ چھِ لاگُن ڈٮ۪کُریشَن اَدٕ ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ حظ چلو ٹھیٖک چھُ اَلسلامُ علیکُم